بہٕ چھَس زیادٕ پَہنَس زیادٕ پَہنَس فوٹو یِم مےٚ موبایلَس منٛز چھِ تِم چھِ زیادٕ پَہنَس سٮ۪لفیٖز مطلب کہِ مےٚ چھِ تیٖتیٛاہ چھِنہٕ مےٚ پانہٕ کُنُے زوٚنُے تیٖتۍ فوٹوگرٛافٕس کِہیٖنۍ ییٖتیٛاہ مےٚ مطلب وٮ۪سَن سۭتۍ کَزنَن سۭتۍ ماجہِ نانہِ مٲلِس ماجہِ یِمَن سۭتۍ چھا زیادٕ پَہَنَس مطلب بہٕ چھَس نہٕ زیادٕ کُنُے زوٚنُے تیٖتۍ فو مطلب کُنُے زوٚنُے تہِ چھَس بہٕ تُلان یِم اِنسٹاہَس یا سٕنیپَس پٮ۪ٹھ پوسٹہٕ چھِ کَران مگر یہِ زیادٕ پَہنَس یِم مےٚ فوٹوز چھِ تم چھِ مےٚ تُلۍ مٕتۍ کَزنَن سۭتۍ مےٚ چھِ وٮ۪سہٕ اَکھ را تٔمِس چھِ ناو راشِداہ تٔمِس سۭتۍ چھِ مےٚ مٮ۪کزِمَم اگر میون فون مطلب وٕچھِ نہ کانٛہہ مطلب مٮ۪کزِمَم فوٹوز چھِ مےٚ تٔمِس سۭتۍ تٕم مطلب سُہ چَلہٕ فوٹو أکِس أکِس اَٹَس کھَسنٕکۍ فوٹو واریاہ زیادٕ فوٹو چھِ مےٚ تٔمِس سۭتۍ تُلۍ مٕتۍ مطلب ییٚلہِ تہِ أسۍ کُنہِ جاے بیٚہمو مطلب کَزٕنٕز آسو یا فرٛٮ۪نٛڈٕز آسو کُنہِ تہِ جاے أسۍ چھی نہٕ تیٖژاہ کَتھٕ کَران ییٖتیٛاہ أسۍ فوٹو چھِ تُلان أسۍ چھِ صرف اَسہِ چھِ سٲری وَنان مطلب اَتو زانٛہہ بیٖہِو تُہۍ رَسَے فونہٕ وَرٲے أسۍ چھِ صرف آسان فوٹو تُلان اَسہِ چھِ نانۍ تہِ کَران تیٖژاہ بے عزتی تۄہہِ چھُ صرف گژھان فوٹو تُلان صرف گژھان فوٹو تُلان زانٛہہ ٲسِہِو اَسہِ سۭتۍ بیٚہوان زیادٕ پَہنَس چھِ أسۍ سٮ۪لفی تُلان البتہ کُنہِ کُنہِ ساتہٕ ییٚلہِ وٕ نیچرَس منٛز گژھو یا کانٛہہ تمہِ ساتہٕ چھِ أسۍ تُلان مطلب ہُتھ کَنَس سٮ۪لفی وَرٲے فوٹو گرُپ فوٹوز چھِ تُلان یا کٲنٛسہِ ٹیٖچرَس سۭتۍ یا کٲنٛسہِ سۭتۍ چھِ أسۍ تیٚلہِ تیٚلہِ تم فوٹو تُلان مٮ۪کزِمَم زیادٕ پہنَس یِم فوٹو چھِ تم چھِ اَسہِ سٮ۪لفیٖز